ہِنٛدوستانُک تعلیم ہُنٛد یُس نِظام چھُ سُہ چھُ واریاہ اَصٕل باقِیَو مُلکَو کھۄتہٕ تِکیٛازِ ہِنٛدوستانُک یُس تہِ تعلیٖم ہُنٛد نِظام چھُ تَتھ منٛز چھِ واریاہ بہتریٖن فیسلٹی چھِ واریاہ چیٖز چھِ دٔستیاب تٔمۍ سۭتۍ چھےٚ بَچَس واریاہ زیادٕ ترقی مِلان اَکھ بَچہٕ چھِنہٕ صِرِف پٔرتھٕے یوت ہٮ۪کان کِہیٖنۍ بلکہٕ ییٚتہِ چھےٚ یِوان سۄ تعلیٖم دِنہٕ یِمَو سۭتۍ اَکھ بَچہٕ چھِ پَنٛنیٚن زَنٛگَن پٮ۪ٹھ کھڑا چھِ گژھان ییٚلہِ سُہ بالینگ چھِ گژھان سُہ چھِ گژھان پَنٛنیٚن زَنٛگَن پٮ۪ٹھ کھڑا یِمہٕ باقٕے باقٕے مُلُک چھِ تَتہِ چھِ پۄنٛسَن گَنٛزراوان پونٛسہٕ پٮ۪وان گَنٛزٕراوٕنۍ تِمَن چھےٚ پٮ۪وان ڈگری ہیٚنٕۍ مٔلۍ مگر ہِنٛدوستانَس منٛز چھِنہٕ پونٛسَن ڈگری کِہیٖنۍ بلکہ ییٚتہِ چھےٚ پٮ۪وان اصٕل پٲٹھۍ پانَے ڈگری کَرُن ایٚگزام پٮ۪وان پاس کَرُن اَدٕ چھےٚ ییٚتہِ کانٛہہ تہِ ڈگری ملان مگر یہِ ہِنٛدوستانَس منٛز اگر اَسہِ تعلیٖم آسہِ حٲصِل کَرٕنۍ ییٚتہِ چھِ واریاہ چیٖز یِم چھِ یِم یِم نہٕ کالجَن منٛز دٔستیاب چھِ کِہیٖنۍ یا یونِوَرسِٹی یَن منٛز چھِ دٔستیاب کِہیٖنۍ اگر تٔم چیٖز یِمَن منٛز دٔستیاب تھاوَان مثلَن کانٛہہ بَچہٕ چھِ دِوان ایٚگزام تٔمِس چھِنہٕ پَتہٕ خاص کر کَشمیٖر یونِوَرسِٹی یۄس چھےٚ یا باقٕے یونِوَرسٹی یِم چھےٚ اگر بَچَس رِ ایٚگزام چھِ سُہ چھِ ایٚگزام دِوان تٔمِس چھِ ؤری بعد نٮ۪ران رِزَلٹہٕ ؤری چھُس زایہِ گژھان گوٚو اگر اَتھ منٛز کیٚنہہ تبدیٖلی یی ہے اَنٛنہٕ ییٚتہِ کیٚن بَچَن ہُنٛد وقت گژھِ ہے نہ زایہِ کِہیٖنۍ یُس امتحان چھُ گۄڈٕ اوس ییٚتہِ گژھان امتحان نومبَر نہِ ریٚتہِ تہٕ دیسمبر نہِ ریٚتہِ مگر ؤنۍ چھِنہٕ ییٚتہِ تَتھ ریٚتَس منٛز یہِ گژھان کِہیٖنۍ ایٚگزام ؤنۍ چھِ ییٚتہِ سیٚودُے مارٕچَس منٛز ایٚگزام ہٮ۪وان تٔمۍ سۭتۍ کیٛاہ چھِ گژھان تٔمۍ سۭتۍ چھِ گژھان ییٚتہِ یُس یہِ تعلیٖم ہُنٛد نظام چھِ سُہ چھِ گژھان تھوڑا زَنٛنہٕ بِہِتھ بَچَن ہُنٛد زِہیٚن یُس چھِ آسان سُہ چھُنہٕ آسان مارٕچَس منٛز تہٕ امتحان دِنہٕ خٲطرٕ تیار کِہیٖنۍ تِمَن چھِ آسان مُشتٔے گوٚمُت یہِ تِمَن پوٚرمُت چھِ آسان سُہ گژھِ ہے بیٚیہِ واپَس ڈیسمبَرٕسٔے منٛز گژھُن سُہ گژھِ ہے نہ مارٕچَس منٛز گژھُن کِہیٖنۍ ییٚتہِ تعلیٖم ہُنٛد یہِ نظام چھُ سُہ چھُ اصٕل تہِ تہٕ کُنہِ کُنہِ جایہِ چھِ سُہ خراب تہِ تِکیٛازِ اگر أسۍ کَرَو کالِجَن ۂنٛز کَتھ بَچَن بَچہٕ چھِ دِوان ایٚگزام تمَن چھِ سِمِسٹَر وایِز ایٚگزام آسان تِم چھِ دِوان گۄڈٕنیُک چھِ تم گۄڈٕنیُک ایٚگزام دِوان تمَن چھِ پانٛژھ پانٛژھ ایٚگزام پٮ۪وان تٕسۍ کالَس سۄ گریجویشن کَران تمَن چھِ پانٛژھ پانٛژھ ایٚگزام پٮ۪وان یہِ شےٚ شےٚ ایٚگزام پٮ۪وان دِنۍ مگر تمَن کیٛاہ چھِ گژھان پرابلِم اگر تٔم اَکھ ایٚگزام دِنۍ تِمَن چھِ آسان گۄڈٕنِکِس گۄڈٕنیُک ایٚگزام دِن پَتہٕ ہٮ۪ن سۭتی چھُکھ ڈیٹ شیٖٹ نٮ۪ران ہٮ۪وان چھِکھ دۄیِم ایٚگزام اِتھٕے کَنہِ چھِ شےٚ ایٚگزام گژھان مگر نتیٖجہٕ چھِ آسان گۄڈٕنِکِس ایٚگزامَس چھِنہٕ آسان رِزَلٹہٕ تہِ درامُت کِہیٖنۍ تہٕ واریہا زیادٕ چھِ گورمنٛٹَس پَزِ واریاہ زیادٕ کوٗشِش کَرٕنۍ أکِس بَچہٕ سُنٛد وقت نہٕ زایہِ کَرُن کِہیٖنۍ أکِس بَچہٕ سُنٛد وقت نہٕ زایہِ کَرُن کِہیٖنۍ أکِس بَچَس کَڑُن وقتَس پٮ۪ٹھ رِزَلٹہٕ وَقتَس پٮ۪ٹھ کَڑُن رِزَلٹہٕ نَتہٕ چھِ ییٚتیُک ایجوکیشَن تعلیٖم ہُنٛد یُس نِظام چھِ اَڈیٚن جایَن چھِ ییٚتہِ اَڈیٚن یِم تہِ اَگر أسۍ ہِنٛدوستان کیٚن شہرَن ہٕنٛز کَتھ کَرَو اَڈیٚن شہرَن منٛز چھِ اَصٕل تعلیٖم ہُنٛد نِظام تہٕ اَڈیٚن شہرَن منٛز چھُنہٕ تعلیٖم ہُنٛد نِظام اَصٕل کِہیٖنۍ خاص کر چھِ أسۍ کران جموں کَشمیٖرٕچ اگر أسۍ کَتھ کَرَو یہِ چھِ ہِنٛدوستانُک اَکھ شہر تہٕ جمون کَشمیٖرَس منٛز چھِنہٕ بِلکُلٕے پاے پَتٕہٕے تِکیٛازِ ییٚتہِ چھِنہٕ چیٖف مٔنِشٹَر تہِ کٔہٕنۍ ییٚتہِ چھِ گورنَر راج أمۍ کہ وجہ سۭتۍ چھِنہٕ ییٚتہِ ایٚجوٗکیشَن مٔنِشٹَر چھِ ییٚتہِ چھِنہٕ ایٚجوٗکیشَن مٔنِشٹَر تہِ تعلیٖم ہُنٛد تعلیٖم ہُنٛد ؤزیٖر چھُنہٕ ییٚتہِ کِہیٖنۍ یُس وُچِتھ ہٮ۪کہِ ہے کہ ییٚتہِ کیٚن سکوٗلَن منٛز کیٛاہ کیٛاہ یہِ گژھِ ہے آسُن دٔستیاب گژھِ ہے آسُن سُہ وٕچھِ ہے اصٕل پٲٹھۍ کہ ییٚتہِ کیٚن کالجَن یونِوَسِٹی یَن کیٛاہ کیٛاہ کٔمۍ کٔمۍ چیٖزٕچ ضُروٗرَت چھِ تم تراوٕہَن فنٛڈ ییٚمہِ کہ یِمَو تعلیٖم ہنٛدۍ بٔڑۍ بٔڑۍ افسَر چھِ بسان ڈَریکٹر چھِ یا زوٗنَس منٛز چھِ بہوان کانٛہہ اَفسَر تم دِہَن اصٕل پٲٹھۍ لِسٹہٕ تِم وٕچھِ ہَن سُکوٗلَن منٛز یا کالجَن منٛز یا یونِوَرسٹی یَن منٛز کٔمۍ کٔمۍ چیٖزٕچھ کٔمی چھےٚ تم کَرٕہَن سۄ کٔمی دوٗر تہٕ تٔمۍ سۭتۍ کیٛاہ گژھِ ہے تٔمۍ سۭتۍ یِم یِم بَچہٕ چھِ تم ہٮ۪کٕہَن اصل پٲٹھۍ پٔرِتھ تہِ لیٚکِتھ بیٚیہِ یُس سُہ تعلیٖم ہُنٛد یُس نِظام چھِ تَتھ منٛز یی ہے واریاہ زیادٕ بہتری ییٚتی چھ یۄسہٕ یہِ مگر یُس تہِ خاص کر ہِنٛدوستانَس منٛز کانٛہہ تعلیٖم حٲصِل کران چھِ ییٚتہِ چہِ تعلیٖمۍ چھِ واریاہ زیادٕ واریاہ زیادٕ ویلیوٗ باقِیو مُلکَو ہٕنٛزَو تعلیمَو تعلیٖم نِشَن تِکیٛازِ ییٚتہِ یۄس تعلیٖم حٲصِل کران چھےٚ سۄ چھےٚ تَتھ تٔمیُکۍ ایٚگزام چھِ واریاہ زیادٕ مُشکِل گژھان تہٕ واریاہ مُشکِلی سان چھِ سُہ ایٚگزام اِنسان ہٮ۪کان پاس کٔرِتھ ییٚتہِ چھِ واریاہ ایٚگزام واریاہ امتحان بَچس پٮ۪وان پاس کَرٕنۍ تہٕ باقیَو باقٕے یِم مُلُک چھِ تَتہِ چھِنہٕ بَچَس پٮ۪وان پاس کَرُن ییٖتاہ امتحان کِہیٖنۍ ہِنٛدوستانُک یُس نِظام چھِ تعلیٖمہِ ہُنٛد سُہ چھِ واریاہ بہتریٖن اَڈیٚن اَڈیٚن جایَن چھِ بہتریٖن اَڈیٚن جایَن چھِ پوٗرٕ پٲٹھۍ ختم گومُت ہنٛدوستان چھِ واریاہ اصٕل مُلُک ہِنٛدوستان کیٚن یِم تہِ اَفسَر چھِ یِم تہِ بہٕ تھدیٚن تھدیٚن ما پوشٹَن پٮ۪ٹھ تایِنات چھِ تٔمَن پَزِ اَتھ کَتھِ کُن زوٚن دیُن کہ ہِنٛدوستانَس منٛز یِم تہِ سکوٗل چھِ ییٖژاہ ییٖتیاہ مُلُک چھِ ییٚتہِ چھِ اَٹھووُہ اَٹھووُہ شہر چھِ ہِنٛدوستانَس منٛز یِمَن کَنٛٹریٖز وَنان چھِ اَٹھووُہ چھِ ہِنٛدوستان کیٚن یِم مٔنِشٹَر چھِ چاہے ؤزیٖرِ عظم چھِ یا ہُہ چھِ نہ نَریندر مودی جی چھِ یا چیٖف مٔنِشٹَر یِمَن شہرَن یِم چیٖف مٔنِشٹَر چھِ تمَن پَزِ اَصٕل پٲٹھۍ وٕچھان کیٛاہ کٔمۍ کٔمۍ چیٖزٕچ چھےٚ یِمَن ضروٗرت ییٚمہِ سۭتۍ ییٚتیُک تعلیٖمی نِظام واریاہ زیادٕ أمیٖر بَنہِ ہے واریاہ زیادٕ اَصٕل بَنہِ ہے یُس أکِس خٲلی أکِس بَچہٕ سٕندۍ خٲطرٕ فٲیِدٕ مَنٛد اوس نہٕ کِہیٖنۍ بلکہ سُہ اوس اَکہ مُلکہٕ خٲطرٕ فٲیِدٕ منٛد تِکیٛازِ تعلیٖم یۄس چھِ سُہ چھِ سُہ سُہ وٲحِد چیٖز ییٚمہِ سۭتۍ أسۍ کُنہِ تہِ چیٖزَس منٛز تبدیٖلی ہٮ۪کَو أنِتھ کُنہِ تہِ چیٖزَس منٛز ہٮ۪کَو ترقی کٔرِتھ تِکیٛازِ باقِیَو مُلکَو نِش چھِ ہِنٛدوستان واریاہ پَتھ تعلیٖم حسابہٕ تِکیٛازِ ییٚتہِ چھِنہٕ زیادٕ فیسلٹی دٔستِیاب کِہیٖنۍ تَوٕے پَزِ ییٚتہِ کِس گورمنٹَس واریاہ زوٚن دیُن تہٕ ییٚتیُک تعلیٖمی حساب یُس چھُ تَتھ پٮ۪ٹھ پَزیٚس پوٗرٕ عمل کَرٕنۍ کہ أسۍ کِتھ کَنہِ اَنَو ییٚتہِ کِس تعلیٖمی نِصابَس منٛز بہتری یا ییٚتہِ یُس تہِ لالجَن منٛز یونِوَرسٹی یَن منٛز بَچن سیٚلبَس چھِ آسان نِصاب چھِ آسان آمُت تٲیِنات کرنہٕ تَتھ منٛز اَنہِ گورمنٛٹ بہتر زِ بہتری